رعیٖس صوب میون ناو چھُ ماجِد منظوٗر بہٕ چھُس ضِلعہٕ کۄلگامِہ پٮ۪ٹھ أکِس گامَس پٮ۪ٹھ روزان یُس کۄلگامِہ ضِلعہٕ پٮ۪ٹھ پانٛژھ کِلومیٖٹر دوٗر چھُ تہٕ میٲنۍ وٲنٛس چھِ تروٚوُہ مےٚ کٔر اِبتِدٲیی تعٲلیٖم پَنٕںۍ شروع زنٛگَلپٲرِ أکِس مِڈَل سٔکوٗلَس منٛز ییٚتِہ مےٚ پونٛژمہِ جَمٲژ تام پوٚر تہٕ تَتِہ پٮ۪ٹھ کٔر مےٚ مٔزیٖد تعلیٖم حٲصِل نوٗرانی پبلِک ہایی سٔکوٗل زنٛگَلپورہ تَتِہ پوٚر مےٚ بیٚیِہ دٔہمِہ جَمٲژ تام تَتِہ پٮ۪ٹھ نیو مےٚ مٔزیٖد تعلیٖم کٔر مےٚ حٲصِل گورنمنٹ ہایۍ سٔکوٗل زنٛگَلپورہ تَتِہ پوٚر مےٚ بیٚیِہ دۄن وٕرۍیَن تہٕ تیٚمہِ پَتہٕ کٔر مےٚ پَنٕنۍ مٔزیٖد تعلیٖم حٲصِل گورنمینٹ ہایَر سیٚکنٛڈرٛی دِوسَر تَتِہ پوٚر مےٚ بیٚیِہ دۄن وٕرۍیَن بٕہمہِ جَمٲژ تام